آ بالکُل اکھ میموریبٕل کٕلایمبنگ ٹرٕپ یا یتھ أسۍ ایڑوینچر وَنو بالکُل اکھ ریسینٹلی چھُ مےٚ سۭتۍ اکھ یہ ٹرٕپ کوٚر مےٚ یہِ کوٚر مے گُریز ویلی تہٕ یہِ چھُ بانڑی پورہ ڈسٹٕرکس سۭتۍ یوان واریاہ دل لُباوٕنۍ واجیٚنۍ جاے چھِ یہِ واریاہ اصل تہٕ یہِ یہِ جاے چھِ یٖژۍ خوٗبصوٗرت یٖژۍ خوٗبصوٗرت میٲنۍ الفاظ ہیٚکن نہٕ بیان کٔرِتھ کہینۍ اکھ کیمرہ ہیٚکہِ نہٕ اَمیُک سُہ ایمِچ خوٗبصورتی جسٹِفاے کٔرتھ کِہینۍ یہِ چھِ واریاہ زیادٕ اصل جاے یہِ چھِ پوٗرٕ مطلب تمو تِم بٔڑۍ بٔڑۍ پہاڑ ہی چھِ اتھ بٔڑۍ سٲرسٕے یہِ چھ تمو سۭتۍ اِرد گِرد چھِ ؤلتھ تہٕ شیٖنس منٛز چھُ اتھ الگٕے مَزٕ یوان اَتہِ کیاہ چھُ آسان اَتہِ چھ مان ژٕ زن باسان کہِ خۄدا صٲبن چھ یہِ سفید چادرِ سۭتۍ وولمُت یوٗتاہ اصل خوبصورت یوٗتاہ اصل خوبصورت بہٕ ہیٚکہٕ نہٕ پَننٮ۪ن لفظن منٛز بلکلٕے بیان کٔرتھ تہٕ بیٚیہِ وٕچھ مےٚ اَتہِ یِم کُلۍ یٖتیاہ اصل یٖتیاہ اصل مطلب سُہ اکھ پِیٚور ہوا اوس سٲرسٕے سُہ خۄش دل اوس خۄش گژھان انسان اوس ونن کہ نا بہٕ بیٚہمہٕ ییٚتی تہٕ بہٕ ٲسس پَننس سکوٗلس سۭتۍ گٔمٕژ اور مےٚ آو واریاہ زیادٕ مَزٕ واریاہ زیادٕ مطلب بہٕ ہیٚکہٕ نہٕ ؤنِتھ تہِ نہٕ کہیٖنٛۍ پَننٮ۪ن لفظن منٛز یوٗت آو مےٚ مَزٕ تہٕ یہِ ٲسۍ واریاہ زیادٕ خوٗبصورت اَتہِ بیٛاکھ چیٖز وٕچھ مےٚ زِ اَتہِ یِم لُکھ ٲسۍ تِم ٲسۍ واریاہ اصل نِہایتی اصل ٲسۍ تِم تِم ٲسۍ لُکَن ہٕنٛز مدد کَران تہٕ بیٚیہِ چے اَسہِ اَتہِ چاے تہٕ اَ کیٚنژھو کوٚرُکھ دۄد پیش تہِ کیٚنژھو چاے تہٕ واریاہ اصل ٲسۍ مان ژٕ یتھ کٔنۍ برٛونٛہہ کالہِ ٲس آسان سُہ اصل پیور دۄد اوس آسان تٕم پِیور چیٖز گھی ٲس آسان تِم ٲسۍ برٛونٛہہ کالہِ بنان وۄنۍ چھِنہٕ آز تیوٗتاہ اصل کہیٖنۍ تہِ اَتہِ وٕچھ مےٚ بالکُل سُے پیور واریاہ اصل تہٕ بیٛاکھ چیٖز اوس مےٚ اکھ بہٕ ٲسس کھۄژان مطلب کُنہِ پہاڑس یُتھی بہٕ کھۄژان ٲسس مطلب کھسان ٲسس تہٕ بہٕ ٲسس واریاہ زیادٕ کھۄژان مطلب بہٕ یُتھٕے بۄنکُن وٕچھان تہٕ مےٚ اوس باسان سُہ خوف ہیوٗ ڈر ہیوٗ بہٕ ٲسس نہٕ ہیٚکان مطلب کُنہِ جایہِ یِژھن جاین گٔژھتھ کہینۍ اتھ گُریز ویلی گٔیس بہٕ پٔٹِکیولرلی گٔیس بہٕ اور تَوے تِکیازِ اَتہِ چھِ واریاہ زیادٕ پہاڑ یمو پٮ۪ٹھۍ اکھ انسان یس آسہِ یُس کھۄژان آسہِ ہایٹہِ سُہ ہیٚکہِ پَنُن یُس یہِ ہایٹ فوبیا آسہِ سُہ ہیٚکہِ اتھ اوٚورکم کٔرتھ تہٕ مےٚ باسیو یہِ واریاہ زیادٕ اکھ اصل ایکٕسپیٖرِینس ییٚمیُک نہٕ لفظن منٛز بہٕ ہیٚکہٕ یہِ بیان کٔرتھ یٖژاہ اصل ویلی ٲسۍ سٲری ویلی ٲسۍ بالکل صاف شفاف وٕنہِ چھُنہٕ اتھ تِیوٗتاہ لُکَن ہُند یُن گَژھُن کہیٖنۍ تہٕ وٕ وۄنۍ چھِ اتھ لٕگمٕتۍ لُکھ یِنۍ گَژھٕنۍ ابلکل ٲسۍ یہِ صاف شفاف وٕنہِ ٲس نہٕ اتھ ژھۄٹھ تہِ گند یتھ کٕنۍ پِکنِک سُپاٹ یا ٲس وَنو کانہہ یُس اٮ۪ڈونچرس جاے چھِ آسان وٕنہِ اوس نہٕ اتھ تِتھ کٕنۍ گومُت کہیٖنۍ بالکل صاف ٲسۍ یہِ تہٕ اَتہِ یِم کُلۍ ٲسۍ تمِ تہِ ٲسۍ واریاہ اصل تہٕ یُس مےٚ یہِ ڈر اوس روٗدمُت یہِ ہایٹہِ کَھسنُک یُتھی بہٕ اکھ رَژھ ٲسس ہیور کُن کَھسان پہاڑس پتہٕ ٲسس بہٕ بۄن کُن وٕچھان مےٚ اوس بالکُل خوف یوان بہٕ ٲسس ونان نہ وۄنۍ کھسنہٕ بہٕ کہیٖنۍ مےٚ اوس یہِ دٮ۪ماغس منٛز بچپن پٮ۪ٹھٕے ڈر روٗدمُت تہٕ بہٕ ٲسس ونان نہ بہٕ گژھنہٕ یژھن جاین کہینۍ تہِ اور گٔیس بہٕ توے تاکہِ بہٕ ہیٚکہٕ پَنُن یہِ ڈر یُس چھُ اوٚورکم کٔرتھ وۄنۍ چَھس بہٕ تھوڑا کھۄژان مگر یوٗت نہٕ کہینۍِ ہُتھ کَن ٲسس بہٕ بالکل یم چیٖز ایوایڑ کَران بہٕ ٲسس نہٕ گژھان یمن جاین کِہینۍ مگر اَتہِ کوٚر مےٚ بالکل سُہ اوٚورکم کوٚر مےٚ سُہ ڈر یُتھٕے مےٚ یہِ بالکل حسین وادی وٕچھ پَتہٕ باسیو نہٕ مےٚ کینہہ مےٚ دوٚپ وۄنۍ بۄن تہِ پیٚمو تہٕ زن پیٚمو جَنتس منٛز یٖژاہ خوٗبصورت ٲس سۄ ویلی